او ژےٚ چھےٚ یَہ پَتہ ییٚلہِ ژٕ مےٚ اوترٕ سَمکھیوُکھ نَہ کۄلگامہِ اَڈَس منٛز مےٚ دوٚپُے مےٚ چھُ اٮ۪کزام کالجہِ تو بہٕ گوٚوُس یِتھَے پٲٹھۍ پَتہٕ مےٚ اوس گژھُن اَپٲری سنٛگَس روڈ کِنۍ اوس مےٚ گژھُن کالیج مےٚ پے فیشَن سٕپاٹَس کُن نظر مےٚ اوس جاکٮ۪ٹ اَنُن مےٚ کٔر کٲم فیشَن سٕپاٹ ییٚمِس تِم سٲری برٛینٛڈ چھِ آسان پیوٗما نایکی اٮ۪ڈِڈاس اٮ۪چ اٮ۪ن اٮ۪م تٔمِس چھِ تَمام برٛینٛڈ آسان زارا وارا سورُے چھُ تٔمِس آسان مےٚ کٔر کٲم بہٕ گوٚوُس تٔمۍ سٕے نِش مےٚ اوس جاکٮ۪ٹ اَنُن بہٕ ییٚلہِ کھوٚتُس وۄنۍ تٔمۍ سٕنٛدِس دُکانَس پٮ۪ٹھ تہٕ تَتہِ پے مےٚ جاکٹَس أکِس کُن نظر تَتھ وٕچھ مےٚ قۭمَتھ لیٚکھِتھ رۄپیہِ ساس مےٚ دوٚپ یُتُے کَتہِ آسہِ تٔمِس اَتھ قۭمَتھ مےٚ ییٚلہِ تٔمِس پرُژھ تٔمۍ دوٚپ یے اَوا اَتھ چھُ یُتُے قۭمَتھ مےٚ اوٚن سُہ جاکٮ۪ٹ مگر سُہ کیٛاہ جاکٮ۪ٹ اوس زَبردس تَتھ کیٛاہ کالٹی ٲس تَتھ کیٛاہ فِٹِنٛگ ٲس تَتھ کیٛاہ ڈِزایِن اوس زبردس جاکٮ۪ٹ اوس سُہ مےٚ کٔر کٲم مےٚ وٕچھنہٕ کِہیٖنۍ مےٚ تُل تہٕ مےٚ پٔشرٲے تٔمِس پونٛسہٕ تہِ مےٚ اوٚن جاکٮ۪ٹ اوس وۄنۍ کالیج گژھنُے اٮ۪کزام دِنہِ مےٚ نیوٗ کالیج لٲگِتھ بہٕ یُتھُے کالیج ووتُس یُسُے مےٚ سَمکھان چھُ سُہ چھُ تَتھ تعٲریٖف کَران دوس سَمکھے مےٚ مےٚ سَمکھیو ٹیٖچَر تٔمۍ کٔر تعٲریٖف دوٚپُن یہِ کَتہِ چھُتھ یہِ جاکٮ۪ٹ اوٚنمُت سُہ اوس زَبردست جاکٮ۪ٹ اوس مےٚ ییٚلہِ وۄنۍ دیُت اٮ۪کزام وٮ۪کزام تہٕ اٮ۪کزام مَکلو یُس اَسہِ کاڈنیٹَر اوس تٔمِس پے نظر مےٚ کُن دوٚپُن یہِ جاکٮ۪ٹ کَتہِ چھُتھ ژےٚ اوٚنمُت یہِ کیٛاہ زبردس جاکٮ۪ٹ چھُ تہٕ واریاہ اَصٕل اوس سُہ جاکٮ۪ٹ یوٗتاہ پَسَنٛد آو باقِیَن تہِ سُہ تہٕ ژٕ سونٛچ مےٚ کوٗتاہ آسہِ آمُت پَتہٕ وَنہِ ییٚلہِ بہٕ گَرٕ آوُس مےٚ وٕچھ گَرِکیو مےٚ چھِ موج وٕچھان سُہ دَپان یہِ کَتہِ چھُتھ ژےٚ یہِ جاکٮ۪ٹ اوٚنمُت مےٚ دوٚپُس یہِ اوٚن مےٚ اَپٲ أتی کۄلگامہِ اوٚن مےٚ دُکان پٮ۪ٹھ یہِ دوٚپُن یہِ چھُ زبردست جاکٮ۪ٹ مٲلۍ تہِ وٕچھ گَرِکیو وٕچھ تِمو دوٚپ یہِ چھِ واریاہ اَصٕل جاکٮ۪ٹ بٲے نِیاو سُہ تھپہِ دوٚپُن یہِ گوٚو مے تہٕ سُہ اوس واریاہ اَصٕل جاکٮ۪ٹ واریاہ اَصٕل